یہِ چھِنہٕ اَسہِ اَکھ سون کَلچَر یوٚتَن کیٚنٛہہ أسۍ اگر منٛگان چھِ خۄدایَس کُن گۄڈٕنٮ۪تھ چھِ أسۍ اَکھ قران پَران قران سٲنۍ سُہ اَکھ مُقدَس پاک کِتاب تہٕ بیٚیہِ چھِ تَمۍ پَتہٕ أسۍ نٮ۪ماز پران خۄدایَس کُن منٛگان اَکھ نٮ۪مازِ منٛز چھِ أسۍ پنٛنِس خۄدایَس سۭتۍ مُلاقات کران کَتھ باتھ چھِ أسۍ تٔمِس سۭتۍ کَران تَتھ منٛز یہِ چھُ اَکھ سون اَکھ یہِ چھِ اَکھ ضٔروٗری اَسہِ نٮ۪ماز پَرٕنۍ قران پَرٕنۍ یِم چھِ تِم چیٖز یِم اَسہِ چھِ ضٔروٗری چھِ بیٚیہِ چھِ أسۍ تِم کامہِ کَرنہِ ییٚمہِ سۭتۍ اَسہِ خۄدا صٲب رٲزۍ روزِ یا خۄداے سٕنٛدۍ خٲطرٕ چھِ أسۍ کٲم کَرٕنۍ سۄ کٲم چھِ اَسہِ کَرٕنۍ یَتھ سۭتۍ خۄدا روزِ روزِ سُہ کٲم چھِنہٕ اَسہِ کَرٕنۍ کہِ یَتھ منٛز خۄدا صٲب ناراض گژھِ تِم کامہِ چھِنہٕ ہٮ۪کو نہٕ أسۍ کٔرِتھ تہٕ کِہیٖنۍ اَکھ نٮ۪ماز پرٕنۍ یا قران پَرُن یہِ چھِ اَکھ اَسہِ تٔمِس خۄداصٲبَس کُن منٛگان چھِ خۄدا صٲب یَتھ منٛز اَسہِ خوش چھُ رٲزۍ چھِ اَسہِ روزان بیٚیہِ پرٛٮ۪تھ کانٛہہ کٲم خۄداے سٕنٛدۍ خٲطرٕ کَرٕنۍ یُس أسۍ کٲم کَرو خۄداے سٕنٛدۍ خٲطرٕ خۄدا گژھِ تَتھ منٛز رٲزی روزُن خۄدا سُہ گژھِ نہٕ اَسہِ ناراض گژھُن کِہیٖنۍ بیٚیہِ چھِ اَسہِ بیٛاکھ اَکھ سون اَکھ یہِ یہِ چھِ اَکھ اَکھ اگر أسۍ مطلب اَکھ أسۍ ہٮ۪کو نہٕ کٲنٛسہِ أکۍ اِنسانَس خٲطرٕ کیٚنٛہہ غلط ؤنِتھ یا غلط ٲسہٕ منٛز کٔڑِتھ سُہ چھُ سٲنِس مَذہبَس منٛز اَکھ یہِ گژھان اَسہِ چھُنہٕ مَذہَب کُنہِ چیٖز اِجازَت دِوان تُہۍ کٔرِو کٲنٛسہِ غلہ کٲنٛسہِ اِنسانَس ؤنِو تُہۍ غلط یہِ کَرِ ژےٚ سۭتۍ غلط ژٕ کَر أمِس سۭتۍ واپَس غلط یہِ چھِنہٕ سون اِسلام اِجازَت دِوان کیٚنٛہہ اَگر ژےٚ سۭتۍ اَکھ کَرِ گہ ژٕ مہٕ کَر تٔمِس سۭتۍ یورٕ واپَس غلط تی کِہیٖنۍ بیٚیہِ چھِ اَسہِ اَکھ یہِ چھِ سون اَسہِ اَسہِ چھُ اَکھ دیُتمُت مَذہپَن اِسلامَ وَنان صبٕر کٔرِو تُہۍ صبرُک پھل چھِ آسان واریاہ اَصٕل میوٗٹھ چھُ آسان تُہۍ کٔرِو صبٕر اگر اَسہِ سۭتۍ کانٛہہ ظُلُم کَرِ ظُلمَس پٮ۪ٹھ چھِ آسان اَسہِ صبٕر کَرُن